ییٚلہِ أسۍ کِرکٹ چھِ گِنٛدان فُٹ بال چھِ گِنٛدان اگر کٲنٛسہِ لگان وَگان چھِ اِنجری چھَس گَژھان

تَتہِ چھُ آسان بینٛڈِڈٕے یٲژ مُشکِل چھِ آسان بینڈِڈٕے یٲژ گرٛاوُنٛڈَس منٛز بہٕ وَنے پنٛنہِ لوکَل گرٛاوُنڈٕچ کَتھ تَتہِ چھُنہٕ کانٛہہ فٔسٹ ایڈا ویڈا آسان کِہیٖنۍ تَتہِ چھِ آسان یِہوٚے بینڈڈا وٮینڈڈا یِژٕے یٲژ

سُہ چھِ پٮ۪وان یِہوٚے اگر تٔمِس موموٗلی اِنجَری ٲسۍ تٔمِس چھِ بینڈیڈ لگاونہٕ تہٕ باقٕے چھِنہٕ ہٮ۪کان تٔمِس ٹرٛیٖٹمینٹا ویٖٹمینٛٹا کٔرِتھ اگر تٔمِس سیٖویَر کیٚنٛہہ زیادٕ اوس اِنجری تہٕ سُہ چھُ یِوان اَسہِ چھِ نزدیٖکھٕے ہاسپِٹل تہٕ تیٚلہ چھِ یِوان سُہ توٗرۍ نِنہٕ تہٕ تٔتی چھُس یِوان علاج کَرنہٕ تہٕ بہٕ وَنان چھُس ریٖسنٛٹلی گٔے اَسہِ دٔلیٖل أسۍ ٲسۍ کِرٛکٮ۪ٹ گِنٛدان تہٕ اَسہِ اوس اَکھ بالر اوس اَسہِ تہٕ تٔمِس گٔے کٲم کٔمۍ تام لگٲو کٔنۍ تٔمِس پیٚٹھۍ کَلَس تٔمِس آو خوٗن واریاہ بِچارَس خوٗن آس یوٗتاہ تٔمِس گوٚو مُشکِل تَتہِ تہٕ اَسہِ کَرے کٲم اَسہِ دِژے تٔمِس تَتھ دٔج ؤج مگر سُہ گوٚو نہٕ کنٹرٛول کِہیٖنۍ تَمہِ سۭتۍ گٔے کٲم یعنی کہِ یُس یہِ لٔڑکہٕ اوس أمِس روٗز کنٹِنیُسلی بٕلیٖڈِنٛگ گَژھان تہٕ اَمہِ سۭتۍ گٔے کٲم تہٕ اَمہِ سۭتۍ توٚر اَسہِ فِکرٕ یعنی کہِ یِہوٚے یعنی کہِ أمِس ہَسا گٔے نہٕ وٕنہِ سِٹاپ بٕلیٖڈِنٛگ کِہیٖنۍ تہٕ یہِ تُل تہٕ اَسہِ بوٚر یہِ بایکہِ تہٕ نیوٗ یہِ اَسہِ ہاسپِٹل تہٕ أمِس لوگن تھوڑا چَکر تہِ یُن ہاسپِٹلہٕ کٔرٕکھ اَمِس تھوڑا لگٲوہَس اَتھ تھوڑا بٮ۪نڈیج وٮ۪نڈیج لگووہس تہٕ ووٚتھُکھ تہٕ مگر أمس گوٚو کنٹِنیُسلی أمِس آے تھوڑا اُلٹی تہٕ یہِ تُلکھ تہٕ یہِ نیوٗکھ ڈسٹِرٛک ہاسپِٹل یُس اَسہِ چھُ یِوان ڈسٹِرٛک ہاسپِٹل بانٛڈی پوٗرا تہٕ سُہ نیوٗکھ توٗرۍ تہٕ تٔتی کوٚرُکھ أمِس علاج تہٕ تَمہِ پتہٕ گٔے تٔمِس یعنی کہِ فرق اگر أسۍ وٕچھان چھِ یہِ چھِ گامہٕ لٮ۪ولہِ أسۍ وَنان اگر أسۍ سریٖنَگرَس منٛز چھِ کِرٛکٮ۪ٹ گِنٛدان یا چھِ ییٚتہِ سٕٹیٹ لٮ۪ولہِ پٮ۪ٹھ تَتہِ چھُ آسان واریاہ سُوِدا تِمن تِمن چھِ آسان فِزیٖکٕس فِزی فِزیٖک سۭتۍ یعنی کہِ سُہ چھِ کَران کٲم سُہ چھِ تِمن تٔتی کَران ٹرٛیٹمٮ۪نٹ ویٖٹمٮ۪نٛٹ تہٕ یعنی کہِ ڈاکٹر واکٹر چھِ سورٕے فِٹ آسان تِمن تہٕ اَسہِ لو لٮ۪ولہِ پٮ۪ٹھ چھِ أسۍ گِنٛدان تہٕ اَسہِ چھُنہٕ آسان یِم چیٖز سۭتۍ وٲتھۍ کِہیٖنۍ تہٕ اگر اَسہِ زیادٕ باسے تہٕ تیٚلہِ چھِ أسۍ نِوان سُہ کُنہِ ہاسپِٹلَس منٛز تہٕ اگر اَسہِ موموٗلی باسا تیٚلہِ چھُنہٕ أسۍ نِوان کِہیٖنۍ تہٕ یِم چیٖز چھِ أسۍ تھاوان نظرِ تل ییٚمہِ ساتہٕ أسۍ کَران چھِ گِنٛدان وِنٛدان چھِ تہٕ تہٕ باقٕے چھِ أسۍ وٕچھان پتہٕ تَمی ساتہٕ کیٛاہ گَژھِ تہٕ کیٛاہ نہٕ گَژھِ